السلام علیکُم وَرحمتُہ اللہ بہٕ حظ چھَس سکیٖنَہ بہٕ چھَس بانٛڈی پورَہ پٮ۪ٹھ تُہُنٛد سوال چھُ کہِ پانٛژَن سٹیٹَن ہُند ناو ؤنِو ہِندوستان چہِ پانٛژَن سٹیٹَن ہُنٛد ناو چھُ ڈہلی چھُ حیدرآباد چھُ چِنے چھُ لَکھنو چھُ گُجرات چھُ کیریلا چھُ